یُس اِنوارَمٮ۪نٛٹَل پرٛابلِم سٲنِس ایریاہَس منٛز چٮ۪لینٛج اَسہِ فیس چھِ پٮ۪وان کَرٕنۍ تِم چھِ یِہوٚے کہِ یہِ سون سڑک چھِ سۭتۍ گامَس سۭتۍ گاڑِ چھےٚ ژَرِ ژَرِ ییٚلہِ گاڑِ ژَرِ ژَرِ گٔے پٕلوٗشَن گوٚو ژوٚر ژوٚر یہِ چھِ اَسہِ اِنوارَمٮ۪نٛٹَل چٮ۪لینٛج پٮ۪وان کَرُن دۄیِم چیٖز یِم کُلۍ ٲسۍ لٲگمٕتۍ گورمٮ۪نٛٹَن تِم آے ژَٹنہٕ سُہ اوس اَسہِ پٕلوٗشَن بَچاوان سُہ اوس اَسہِ شورٕ نِش بَچاوان اَسہِ چھُ راتھ دۄہ آسان گاڑٮ۪ن ہُنٛد شور تَمہِ نِش ٲسۍ أسۍ بَچان مگر تِم کُلۍ آے ژَٹنہٕ تَمہِ سۭتۍ اوس یہِ تہِ گژھان صاف اَیَر تہِ آسان صاف اِنوارَمٮ۪نٛٹ روزان صاف مگر ییٚلہِ سُہ ژَٹنہٕ آو تَمہِ سۭتۍ گٔے اَسہِ بٔڑ بار اَکھ پرٛابلِم یِمو چیٖزو نِش بَچنہٕ خٲطرٕ چھِ اَسہِ یِہوٚے کَرُن کاڑٮ۪ن ہُنٛد اِستعمال چھِ کَم کھۄتہٕ کَم کَرُن اَسہِ چھِ گاڑِ سی اٮ۪ن جِیَس پٮ۪ٹھ چلاونہِ اَسہِ چھےٚ پٮ۪ٹرولَس پٮ۪ٹھ کَم گاڑِ چَلاونہِ کیٛازکہِ اَتھ چھِ زیادٕ دٕہ وۄتھان یا یِتھَے کَن چھِ اَسہِ چھِ کُلۍ لاگٕنۍ ژٔرۍ ژٔرۍ اَدٕ ہٮ۪کو أسۍ اِنوارَمٮ۪نٛٹ چٮ۪لینٛج فیس کٔرِتھ تہٕ یِتھ کٔن چھِ ہٮ۪کو أسۍ چٮ۪لینٛج فیس کٔرِتھ